اگر ہسا ٲسۍ نوٚو زٮ۪نوٲلِس شُرۍ سٕنٛز کتھ کرو اَسہِ پزن واریاہ خیال تھوٕنۍ ییٚمہِ ساتہٕ ہسا ٲسۍ نٔیِس شُرِس تھپھ کرو اَسہِ پزن پنٕنۍ اَتھٕ کُنہِ صابنہِ سۭتۍ یا کُنہِ سینٹایزر سۭتۍ صاف کرٕنۍ تہٕ اَدٕ تھپھ کرٕنۍ أمِس نٔیِس شُرِس اَسہِ پَزِ نہٕ زہٕنۍ تہِ یہِ بل بچہِ نژناوُن ہورٕ یور للناوُن زیادٕ ہورٕ یور اَسہِ پزِ أمِس گردٕنۍ تھپھ کرٕنۍ کلس تھپھ کَرٕنۍ ییٚمہِ ساتہٕ أسۍ تھوٚد تُلان یہِ اسہِ آسن پزن ایوایڈ کرٕنۍ پٔرفیوٗم مَتھُن أمِس لوشن متھُن أمِس اسہِ پزِ یہِ نوٚو شُر یُس اَسہِ زامُت آسہِ اسہِ پزِ یہِ سِکریٹ نِش دٔہۍ نِش نارٕ نِش باقیو چیٖزو نِش دوٗر تھاوُن اَسہِ پزِ أہندِ خٲطرٕ گرس منٛز کمفٲٹیبٕل جاے تھاوٕنۍ ییٚمہِ ساتہٕ ہسا یہِ شۄنٛگُن یژھِ اگر ہَسا أسۍ أمۍ سٕنٛدۍ پَلوَن ہٕنٛز کَتھ کَرو أمِس پَزِ اَسہِ تِم پَلو لاگٕنۍ یِمو آسا آسٲیش گژھان أمِس لاگٕنۍ تہٕ کَڑٕنۍ اَسہِ ہسا پزِ أمِس یۄس یہِ موج چھِ آسان ییٚمہِ ساتہٕ یہِ شۄنگُن ہیٚوان چھُ یہِ شُر تمہِ ساتہٕ ہسا چھِ یہِ موج ییٚمِس للناوان یِمن اتھن منٛز تہٕ ونان چھِ سُہ آسان بٲتھ تہٕ بیٚیہِ ہسا چھِ پزن اسہِ کم کتھ کرنہِ ییٚمہِ ساتہٕ تہِ بچہِ شِینِگتھ آسہِ اگر وۄنۍ کتھ کرو اہندِ ڈایٹٕچ أمِس ہسا پزِ أکِس ؤرۍ یَس تان پنٕنہِ ماجہِ ہُنٛدُے دۄد دیُن باقٕے چیٖز ہسا پیٚو أسۍ ایوایڈ کرٕنۍ یِمن منٛز آب چھُ باقٕے جوٗس چھِ تہٕ باقٕے فلوٗڈس چھِ تِم پزن اسہِ اؠوایڈ کرٕنۍ أمِس بچس تہٕ بیٚیہِ ہسا پزِ اسہِ بڑٕ خیال تھوُن أمِس پرٛؠتھ أہنٛدِ صحتُک